بہٕ ہٮ۪کہٕ اَصٕل پٲٹھۍ تِمہٕ پانٛژھ نَمبَر ؤنِتھ یِم دَہَن لَچھَن مَنٛز باگ چھِ یِوان گۄڈٕنیُکُے گوٚو ساڑ نَو لَچھ نَو لَچھ ساڑ ٲٹھ لَچھ ٲٹھ لَچھ ساڑ سَتھ لَچھ